وعلیکم اسلام رٔیٖس صٲب مےٚ چھ ناو حظ یاصر نبی مےٚ چھِ تعلیٖم گریجویش کمپٕلیٖٹ حظ کٔرمٕژ بیٚیہِ چھِ مےٚ تتھ سۭتۍ سۭتۍ کمپوٹر ڈپلوما کوٚرمُت اگر بہٕ پڑٲے ہٕنٛز کتھ کرٕ ٹٮ۪نتھس تام چھُ مےٚ ییٚتے گوٚرنمیٚنٹ پننسٕے گامس منٛز أکِس گوٚرنمینٹ سکوٗلس منٛز تعلیٖم حٲصِل کٔرمٕژ ییٚلہِ مےٚ ٹٮ۪نتھٕ پاس کوٚر تمہِ پتہٕ گوس بہٕ ییٚتی نزدیٖکھی ہایر سٮ۪کنڈری سکوٗلس منٛز ییٚتہِ مےٚ پنُن ٹُویلتھٕ کوٚر ٹُویلتھٕ پتہٕ کٔر مےٚ کٲم مےٚ کوٚر گورنمینٹ ڈگری کالیج کھنبل اٮ۪ڈمشن ییٚتہِ مےٚ پنٕنۍ گریجویشن کمپٕلیٖٹ کٔر گریجویشن کمپٕلیٖٹ کرنہٕ پتہٕ کٔر مےٚ کمپوٹرس منٛز ڈپلوما یتھ منٛز مےٚ کمپوٹر ہیٚوچھ چلاوُن یتھ منٛز مےٚ ٹیلی ہیٚوچھ چلاون یتھ منٛز مےٚ اٮ۪کسل ہیٚوچھ چلاوُن یہِ کمپوٹر کورٕس کوٚر مےٚ امہِ مۄکھٕ تِکیٛازِ مےٚ میلہِ پگہہ کُنہِ جایہِ نوکری ووکری یا بہٕ اگر کینٛہہ کار وار کرٕ تتھ منٛز لگہِ مےٚ یہِ ضروٗرت یُس مےٚ ییٚلہٕ ٹایِم چھُ آسان ییٚلہٕ ٹایمس منٛز چھُس بہٕ یہِ تصویٖر بٲزی کران یِم بہٕ تصویٖر چھُس تُلان کُنہِ جایہِ قۄدرٔتی جاین پٮ۪ٹھ چھُس بہٕ گژھان تصویٖر تُلنہِ یا بہٕ چھُس گژھان نوٕز چنلن سۭتۍ چھُس بہٕ گژھان تِمن چھُس بہٕ ویٖڈیو کران رکارڈ یا تِمن سۭتۍ چھُس بہٕ تصویٖر تُلان تِم چھُس بہٕ میکزیٖنن عام طور دِوان بیٚیہِ چھُس بہٕ یِمن نیوز چنلن دوان ییٚمہِ سۭتۍ مےٚ آز کل پنُن روزگار چھُ پکان